ہیٚلو اَسَلام علیکم تُہۍ چھُ حظ ہوٹَل پارساز مےٚ حظ اوس اَتیُٚک فیورِٹ ڈِش کَرُن آرڈَر مےٚ حظ چھُ بوٗزمُت اَتہِ چھُ فیورِٹ ڈِش چِکَن دَم بِریانی مےٚ حظ اوس یہِ آرڈَر کَرُن آ میون اٮ۪ڈرَس چھُ کے پی روڑ لین نمبر فایِو ہاوُس نمبر ٹُوَنٹی ٹوٗ آ یہِ چھُ مےٚ آرڈَر کَرُن اَد حظ اَسَلام علیکُم